ہاں اَکھ ایپ چھےٚ اَسہِ ریٖسنٛٹلی لانچ گٔے آبا یَتھ أسۍ آبا کے ناو سۭتۍ زانان چھِ یُس واریاہ اَکھ یوٗزفُل ایپ چھِ یَتھ منٛز زَن اَسہِ بینِفِٹ چھُ میلان کینٛہہ اَسہِ چھُنہٕ ہاسپِٹلَن منٛز پیٚوان لاینہِ منٛز روزُن کِہیٖنۍ تہِ بَجہِ بَجہِ لاین منٛز گنٛٹہٕ واد چھِنہٕ پیٚوان ویسٹہٕ تَتہِ کَرٕنۍ کینٛہہ اکھ ایپایٹمینٹ خٲطرٕ ٹِکٹ رَٹنہٕ خٲطرٕ أسۍ ہؠکو گرِ بِتھٕے آنلاین پنُن اؠپاینٹمینٹ رٔٹِتھ کُنہِ تہِ ہاسپِٹلس منٛز تھروٗ آبا ایپ بیٚیہِ چھُ آباس اکھ کاڑ تہِ بنن اکھ ؤرچول کاڑ اکھ آبا کارڈ ییٚمہِ کِنۍ زَن أسۍ سٲمۍ ایپ سۭتۍ ہؠکو فٲیدٕ تُلِتھ کہِ ٹیسٹٕس چھِ یا کینٛہہ رِپوٹٕس چھِ آسان ڈاکٹرن ہٕنٛدۍ یا کینٛہہ تہِ آسہِ پرسکرپشن وغیرہ سُہ چھُ سورُے تٔتھۍ آبا ایپس منٛز آز آنلاین گژھان یہِ چھُ واریاہ اَکھ بہتریٖن ایپ اَصٕل سٹیٚپ تہٕ واریاہ اَکھ یوٗزفُل ایپ چھِ